یمہِ ساتہٕ تہِ لُکَن چھُ آسان واریاہ کینٛہہ ٹریڈِشنَل یِم فَنٛگشَنٕز چھِ آسان یا کہِ بوٚڑۍ دۄہ چھُ یِمَن آسان یِم چھِ پرٮ۪تھ کانٛہہ لُکھ چھِ پَننہِ پَننہِ آیہِ یَتھ یَتھ کانٛہہ ایریا ہَس مَنٛز سُہ روزان آسہِ یَتھ یَتھ کَنٹری مَنٛز سُہ روزان آسہِ سُہ چھُ تمے تمے آیہِ پَتہٕ ڈریٚس اَپ پَنُن پان کَران تکیاز یہِ چھُ نہٕ آسان سارنِیَن لُکَن چھُ نہٕ آسان ہِوے ڈریٚسِنٛگ کِہینۍ وَنو سارنِیَن یِمَن مُلکَن مَنٛز چھِ آسان سٲری ہِوُے یہِ چھُنہٕ آسان تہِ کینٛہہ یہِ چھُ پرٮ۪تھ کُنہِ جایہِ چھُ پَنُن پَنُن اکھ یِمَن چھُ آسان پَنُن پَنُن لاگنُک طٔریقہٕ یِم چھِ ڈِفرَنٹلی پَلَو لاگان یِتھکنۍ کٔشیٖر مَنٛز اَسہِ چھِ کَلچرل یمہِ ساتہٕ اگر کانٛہہ وَندَس مَنٛز کانٛہہ فَنٛگشَن آسہِ کانٛہہ بوٚڑ دۄہ آسہِ تمہِ ساتہٕ چھِ أسۍ زیاد پریٚفَر کَران پھیرَن پھیرَن چھُ یہِ چھُ اکھ کَلچَر یِوان کٔشیٖر ہُنٛد ماننہٕ یِم چھِ زیاد پَہَنیتھ چھِ یِم یِمے لَگاوان بییہِ چھُ زیاد یِم زَنہِ یِم پریٚفَر چھِ کَران تِم چھِ زیاد پَہَن تِلہِ پھیرَن تکیاز یہِ چھ یِوان اکھ ٹریڈِشنَل کلوتھ ییٚتیُک ماننہِ یِم چھِ زیاد پَہَن پریٚفَر کَران تِلہٕ پھیرنٕے لاگُن بیٚیہِ چھُ یِم یِتھکنۍ اَفغانِستانَس مَنٛز چھِ اَفغان جُولری چھِ تِم لَگاوان زیادٕ پَہنیٚتھ کٔشیٖز مَنٛز چھِ أسۍ سۄن ییٚتہِ چھ زیادٕ پَہَن کَلچَر سۄنُک بیٚیہِ باقیَن جایِن تہِ چھُ پَننہِ پَننہِ آیہِ یِتھ کٔنتھ دُبیہِ ہٕنٛد چھِ تِم چھِ زیادٕ تِم چھِ آسان شوقین سِلکہِ ہٕنٛد پَلَو لاگنٕکۍ تِم چھِ نہٕ سٲنٛۍ پٲٹھۍ بَدل کانٛہہ فیبرِک تِمَن چھُنہٕ زیادٕ پَسَنٛد سُہ کینٛہہ تِم چھِ زیادٕ پَہَن کران پریٚفَر سِلکہِ ہٕنٛد پَلَو لاگٕنۍ بیٚیہِ چھِ تِم سۄنی سۄن تہِ چھِ تِم واریاہ زیادٕ ییٚلہِ تِمَن کانٛہہ ٹریڈِشنَل کانٛہہ یہِ تہِ آسہِ کانٛہہ تہِ فَنٛگشَن آسہِ کانٛہہ تہِ بوٚڑ دۄہ آسہِ تِم چھِ زیادٕ پَہَم کران یُہے پریٚفَر سۄن لاگُن ایٚز اےٚ جُولری